ارداہ مے ز زٕ ساس ارداہ پانٛژھ ڈٮ۪سمبَر زٕ ساس ترٛۆوُہ بَہہ سٮ۪پٹمبَر زٕ ساس بَہہ مے زٕ ساس کُنہٕ وُہ شُراہ جوٗن زٕ ساس تہٕ بَہہ